آ یۄس زن یہِ کٔشیٖر چھِ سٲنۍ اتھ مَنٛز حظ چھُ اکھ چیٖز ییٚتہ چھِنہ پرٛایویٹ اِنڈسٹرٛی چھَنہ ییٚتہِ کیٚنٛہہ پرٛایویٹ سیٚکٹَر چھُنہ ییٚتہِ زیادٕ کیٚنٛہہ تَوٕ موجوب چھِنہ اسہِ ییٚتہِ جاب اَپرچُونِٹی زیٛادٕ گَژھان جَنریٹ کیٚنٛہہ وۄنۍ چھِ أسۍ کٲم کران وۄنۍ کَرہاو أسۍ گورمیٚنٛٹ جاب مگر گورمیٚنٛٹ جابَس مَنٛز کیٛاہ چھُ اتھ چھُ تھوڑا کۄمپِٹشَن زیٛادٕ اِسی لیے چھِنہٕ گورمیٚنٛٹ جاب تہ ہیٚکو نہٕ ایٚپلاے أسۍ کٔرِتھ کیٚنٛہہ تتھ مَنٛز گَژھہِ تیٚلہِ گَژھہِ آسُن دۄہ راتھ ٲں پَڑھنَس سۭتی تیٚلہِ ہیٚکو أسۍ گورمیٚنٛٹ جاب کرٛیک کٔرِتھ گورمیٚنٛٹ جاب ہُنٛد ایٚگزام کرٛیک کٔرِتھ پرٛایویٹ سیٚکٹر تہِ چھُنہٕ اسہِ تَمہِ آیہِ کیٚنٛہہ اس لیے چھُنہٕ اسہِ پرٛایویٹ سیٚکٹَرُک تہٕ جاب میلان کینٛہہ وۄنۍ چھِ اسہِ پیٚوان کٲم کَرٕنۍ یا چھ اسہِ پانٔے بِزنیٚس پیٚوان کھَڑا کَرُن یا چھ میٚگزِمم چھ یم سانہِ ٲں سٲنِس یتھ عَلاقَس مَنٛز چھِ لٔڑکہٕ یوٗتھ چھُ یہِ ہسا چھُ زیادٕ ٲں کران وۄنۍ کٲم یِم چھِ زیٛادٕ کران پرٛیٚفَر ایٚگرِکَلچَرَس سۭتۍ کَرُن ہارٹِکَلچَرَس سۭتۍ ژونٛٹھۍ وۄبداوٕنۍ تہٕ بہٕ یُس پانہٕ چھُس بہٕ چھُس یہِ یَژھان پَنُن کیریر ٲں پَنُن جاب ژھانٛدُن کتھ مَنٛز کہِ بہٕ چھُس یَژھان فوٹوگرٛافی کَرٕنۍ مےٚ چھِ فوٹوگرٛافی واریاہ زیادٕ پَسَنٛد یہِ چھُ مےٚ پیشَن بیٚیہِ چھُس بہٕ أتھۍ مَنٛز یَژھان کیریر بناوُن بہٕ چھُس وُچھان برٛونٛٹھ کُن کہِ بہٕ کَرٕ ٲں مےٚ چھُ دہلی کالج آف فوٹوگرٛافی گَژھُن ییٚتہ زن بہٕ ٲں اتھ فوٹوگرٛافی متعلق کورٕس کَرٕ یا ڈِگری کَرٕ بہٕ اَتھ متعلق تہٕ اورٕ یِتھۍ ہَسا چھُس بہٕ یَژھان اکھ فوٹوگرٛافر اکھ بَنُن تہٕ پنُن اَکھ ٲں فوٹو سٹوڈیو ترٛاوُن یُس بہٕ یُس مےٚ اکہِ قٕسمُک یُہوے جاب ہیٛو بَنہِ پَننہِ فیٛوچر خٲطرٕ پَننہِ کیریر بناو بہٕ أتھۍ مَنٛز بہٕ چھُس یَژھان کیریر پَنُن بناوُن فوٹوگرٛافی مَنٛز تِکیٛاز اسہِ چھُنہٕ ییٚتہِ ٲں جاب اپرچونِٹی چھِنہ ییٚتہ زیادٕ کیٚنٛہہ بیٚیہِ چھُ مےٚ سایڈ ٲں ہابی چھِ مےٚ مطلب اکہِ قٕسمُک چھُ مےٚ یہِ سایڈ بِزنیٚس تہِ بیٚیہِ ہابی تہِ بہٕ چھُس یَژھان اسہِ چھ ٲں گھرٕ ہارٹیٖکلچر چھِ أسۍ کران ایٚگرِکَلچَرَس سۭتۍ کران ہارٹیٖکلچرَس سۭتۍ اسہِ چھِ ژوٗنٛٹھۍ کُلۍ بیٚیہِ چھُس بہٕ یہِ چھُس بہٕ تتھ سۭتۍ تہِ چھِ مےٚ تھوڑا لگاو بہٕ چھُس تتھ سۭتۍ تہِ کران